مےٚ گوٚو بچپن پٮ۪ٹھ گاڈٕ رٹان اتھ گاڈٕ رٹنس چھِ واریاہ طٔریٖقہٕ اکھ طٔریٖقہ چھُ کٲنٹہٕ سۭتۍ تہِ چھِ ہیٚکان رٔٹِتھ بییٚہِ جال اگر بچھاوو آبس منٛز جال جالہٕ سۭتۍ تتھ کٲنٛٹھۍ تہِ ہیٚکو رٔٹتھ بییٚہِ اگر أسۍ یتھ کٲٹھۍ بیاکھ طٔریٖقہ وٕچھو سُہ چھُ اگر أسۍ درٕ دِمو کُنہِ تہِ کۄلہِ تتھ منٛز ہیٚکو أسۍ آب ہۄکھنٲیتھ تتھ کۄلہِ کرو أسۍ آب خۄشک پتہٕ ہیٚکوس أسۍ اتھو سۭتی رٔٹِتھ بییٚہِ چھُ بیاکھ طریٖقہٕ اسہِ چھِ یپٲرۍ ویٚشو پکان دریاے ویٚشو تتھ دریاے ویٚشوس منٛز چھِ دکوٕنس آبس رٹان أسۍ سیٚود گاڈٕ اتھو سۭتۍ کنہِ پلن تل چھِ أسۍ اتھہٕ تراوان تہٕ رٹان چھِ أسۍ تتہِ تہِ أسۍ گاڈٕ اتھ چھِ یتھے کٲٹھۍ واریاہ طٔریٖقہِ یِم طٔریٖقہٕ مےٚ پننٮ۪و پرانٮ۪و ٲسۍ ؤنۍمٕتۍ تِم طٔریٖقہٕ ہسا تِم طریٖقہٕ چھُس بہٕ کران تہٕ تِمے طٔریٖقہٕ ؤنۍ مےٚ